تۄہہِ وَنہو بہٕ پانٛژَن دُنہیٖکٮ۪ن یِمن کۄنٹرٛیٖزن ہُنٛد ناو گۄڈٕنِکُے چھُ اِنڈیا یَتھ منٛز أسۍ بَسان چھِ دٔیِم چھِ پاکِستان چھِ مےٚ واریاہ پَسنٛد ترٛیٚیِم چھُ چینا یَتھ أسۍ چیٖن تہِ چھِ وَنان ژوٗرِم چھِ تُرکی تہٕ پٲنٛژِم چھِ سعودی عربیہ ییٚتہِ حج چھُ یِوان کَرنہٕ تور چھُ مےٚ واریاہ تَمنّہ زِندگی ہُنٛد گژھنُک کہِ بہٕ گژھٕ ہا تور بہٕ کَرٕ ہا بہٕ گژھٕ ہا مدیٖنا بہٕ کَرٕ ہا تمیُک دیدار کَرٕ ہا بہٕ خانے کابُک دیدار کرٕ ہا بہٕ